یُس اَسہِ اٮ۪ل پی جی چھُ یہِ چھُ واریاہ اَصٕل برٛونٛٹھ ٲسۍ کَران کٲم أسۍ ٲسۍ لٔکٕر اَنَان لٔکرِ اوس پَتہٕ پَتہٕ ٲس سوے لٔکٕر زالَان پَتہٕ اوس واریاہ مطلب مُشکلات وۄتھَان اَسہِ أسۍ ٲسۍ دَپَان وۄنۍ یہِ لٔکٕر اَنو ہورٕ یورٕ ٲسی اَنَان لٔکٕر پَتہٕ ٲسۍ زالَان سۄمبراوَان ٲسۍ لٔکٕر اَدٕ ٲسۍ زالَان ادٕ اوس گژھان کینٛہہ تیار یَنہٕ پٮ۪ٹھ یہِ اٮ۪ل پی جی آو تَنہٕ پٮ۪ٹھ گوٚو واریاہ سہوٗلیت اَسہِ اٮ۪ل پی جی یَن کٔر واریاہ مَدَد أسۍ چھِ تھَاوَان اَتھ دِوَان سُچ یہِ چھِ کَران تیار سورُے سِیُن سِیُن ویٚن بَتہٕ وَتہٕ رَنَان أتھۍ پٮ۪ٹھ ہرکینٛہہ کٲم کَرَان أتھۍ پٮ۪ٹھ یہِ چھِ واریاہ مَدَد گار یوٚتانۍ میون تجرُبہٕ چھُ ییٚلہِ یہِ آو تَنہٕ پٮ۪ٹھ کوٚر اَسہِ آرام پرٛابلِم تہِ آے نہٕ اَسہِ کہیٖنۍ تَنہٕ پٮ۪ٹھ وۄنۍ چھِ اَکھ پرٛابلِم کُنہِ ساتہٕ چھ گژھان لیٖک ویٖک اَتھ تَمہِ سۭتۍ چھِ یہِ ہٮ۪کَان پھٔٹِتھ ؤٹِتھ تَمہِ سۭتۍ چھِ نۄقصان واتَان گَرَس